یِم زَن کٲشِرۍ لُکھ چھِ اَسہِ مٔشرٲو پَنٕنۍ لٮ۪نٛگویج یۄس زَن پَنٕنۍ زبان چھَ اَسہِ یہِ ترٲو اَسہِ پَنٕنۍ ماجہِ زٮ۪و یۄس چھِ یہِ گِرٲو اَسہِ پانَے أسۍ چھِنہٕ یہِ استعمال کَران کینٛہہ یُس زَن یِنہٕ وٲلِس وقتَس منٛز ییٚمیُٚک اَسہِ مطلب اَکھ نۄقصان اَکھ گژھِ کہ سٲنۍ لٮ۪نٛگویج یی نہٕ پَتہٕ اَکھ ریٖجنَل لٮ۪نٛگویج ماننہٕ کینٛہہ